اگر بہٕ خٔریٖدٲری ہنٛز کتھ کرٕ بہٕ چھُس واریاہ زیادٕ شوقیٖن خٔریٖدٲری کرنُک مےٚ چھِ واریاہ زیادٕ پسنٛد خٔریٖدٲری کرٕنۍ تِکیازِ امہِ سۭتۍ چھُ انسانس واریاہ زیادٕ چیٖز مِلان اورٕ یور گژھنہٕ خٲطرٕ بہٕ چھُس عام طور گژھان سنڈے مارکیٚٹ چھُس بہٕ گژھان شہر ییٚتہِ مےٚ سستہٕ پلو چھِ مِلان ییتہِ مےٚ پٔتۍمہِ لٹہِ اکھ اصٕل بوٗٹھ اوٚن بییٚہِ اوٚن مےٚ تتۍ پیٚنٛٹ اکھ یہِ اگر بہٕ تۄہہِ ونہو پنٕنۍ ایٚکسپیرینس بہٕ چھُس گوٚمُت روٚگناتھ بازار جوٚم ییتہِ مےٚ ڈراے پھروٹٕس أنۍ واریاہ چیٖز أنۍ مےٚ تتہِ بییٚہِ چھُس بہٕ واریاہ زیادٕ ہفتس منٛز چھُس بہٕ اکہِ دۄیہِ لٹہِ گژھان عام طور خٔریٖدٲری کرنہِ مےٚ چھِ واریاہ پسنٛد خٔریٖدٲری یتھ منٛز بہٕ کتاب چھُس منٛزۍ انان اگر کُنہِ دۄہ کینٛہہ سیل ویل آسہِ بہٕ چھُس پننہِ کِتاب انان تمہِ پٮ۪ٹھ یا چھُس بہٕ انان پلو چھُس بہٕ انان تمہِ پٮ۪ٹھ یا چھُس بہٕ زیادٕ پہمتھ شوقین یِمن چیزن ہُنٛد بجلی پٮ۪ٹھ چلان وٲلۍ چیٖز لکٕٹۍ لکٕٹۍ گیٚجٹن ہُنٛد چھُس بہٕ شوقیٖن تم چھُس بہٕ وٕچھان کُنہِ جایہِ اگر تہِ تِہنٛز سیل آسہِ چلان بہٕ چھُس تور گژھان تتہِ چھُس تِم چیٖز انان بییٚہِ چھُس بہٕ زیادٕ تر شوقیٖن بوٗٹن ہُنٛد یُس بہٕ اگر کُنہِ جایہِ تہنٛز تہِ بہٕ وٕچھہ سیل چھِ چلان تور تہِ واتہٕ بہٕ خصوٗصی چھُس بہٕ گژھان سنڈے مارکیٚٹ ییٚتہِ بہٕ پلو چھُس انان پانس کِتھ یا چھُس بہٕ گژھان رۄگناتھ بازار چھُس بہٕ جوٚم گژھان ییتہِ بہٕ پانس کِتھۍ گرٕ کتھۍ ڈراے فروٹس چھُس انان باقٕے آیٹم یتھ کٲٹھۍ پننہِ پڑایہِ خٲطرٕ کِتاب چھُس بہٕ انان یا فون چھُس بہٕ انان یِمن یِمن جاین پٮ۪ٹھ